کٔشیٖرِ ہٕنٛز کَتھ اگر أسۍ کَرو پوٗرٕ کٔشیٖرِ ہٕنٛز کَتھ ییٚتہِ چھُنہٕ اَکوے مذہَب لُکھ پالان کیٚنٛہہ کیٚنٛہہ یِم لُکھ چھِ تِم چھِ اِسلامو سۭتۍ وابستہٕ کیٚنٛہہ چھِ سِکھ مذہبو سۭتۍ وابستہٕ کیٚنٛہہ چھِ شوایٹ ہِنٛدوٗ مذہبَس سۭتۍ وابستہٕ تہٕ تَمہِ حِسابہٕ اگر أسۍ و کیٚنٛہہ چھِ کرٛسچن بٲے تہِ تَمہِ حِساب اگر أسۍ وُچھو زیادٕ تَر اگر أسۍ وُچھو مُسلمانٕے چھِ مگر اَمہِ مطلب گوٚو نہٕ کہِ مُسلمانٕے یٲتۍ چھِ کٔشیٖرِ الگ الگ واریاہ مذہب چھِ ییٚتہِ واریاہ مذہبَن ہٕنٛدۍ لُکھ چھِ ییٚتہِ تہٕ وۄنۍ ییٚلہِ واریاہ مذہب أکِس جایہِ پٮ۪ٹھ سمن امیُک مطلبٕے گوٚو کہِ تِمَن مذہبَن ہٕنٛدۍ واریاہ تِم جایہِ عقیٖدت چہِ جایہِ مذہبی کِتاب تِہٕنٛز ریفرَنٕس ہیٚکہِ یَتھ کٔشیٖرِ منٛز میٖلِتھ تِمو منٛز چھِ اَکھ اگر أسۍ مِثال دِمو مذہبی جایَن ہٕنٛز یا مذہبی اعتبارٕ کَم چیٖز چھِ یِوان ییٚتہِ کَرنہٕ کَم اِونٛٹ چھِ یِوان ییٚتہِ کَرنہٕ کیٛاہ مذہبی جایَن پٮ۪ٹھ تَمہِ منٛز اگر أسۍ وُچھو حضرت بَلٕچ اگر أسۍ کَتھ کَرو تہٕ اگر أسۍ مُسلمانَن ہٕنٛز کَتھ کَرو حضرت بَل چھُ بَڈٕ حضرت بَل درگاہ اَکھ مشہوٗر جایے ییٚتہِ أسۍ وَنو جُمعہ دۄہ چھِ لُکھ خاص کَر ہر ہفتہٕ کِس ہر أکِس دۄہَس منٛز مگر جُمعہ دۄہ چھِ ییٚتہِ اَکھ بوٚڈ بارٕ جَلسہِ آسان جُمعہ دۄہ چھِ ییٚتہِ دۅہٕچ نٮ۪ماز ظہوٗر نٮ۪ماز یِوان پَرنہٕ درگاہ حضرت بَلَس اَنٛدر تہٕ پَتہٕ چھِ یِوان زِیارت شریٖف تہِ کَرناونہٕ یَتھ منٛز لَچھو لَچھو لُکھ چھِ آسان تہٕ تِم چھِ فیضیاب گژھان زیارتہٕ سۭتۍ بیٚیہِ نٮ۪ماز ہَن تہِ پَران نٮ۪مازے ظہوٗر تہِ پَران تہٕ یہِ گٔے کَتھ حضرت بلٕچ اَمہِ علاوٕ اگر أسۍ وُچھو عام صوٗرتہِ حالَن منٛز پانٛژَن وقتَن ہٕنٛز اگر أسۍ کَتھ کَرو حضرت بل علاوٕ علاوٕ باقٕے مَساجِدن ہٕنٛز اگر أسۍ کَتھ کَرو تَتہِ چھُ اَکھ بہٕ وَنہٕ اَکھ سِسٹَم کہِ خۄطبہٕ چھُ یِوان پَرنہٕ تہٕ تَمہِ نٮ۪ماز چھِ یِوان تَمہِ پَتہٕ پَرنہٕ خاص کَرر جُمعہ دۄہ یُس مٔشیٖدَن منٛز خۄطبہٕ چھُ یِوان پَرنہٕ تَتھ منٛز چھُ مذہَبَس سۭتۍ سۭتۍ سَمٲجی سوٚتھرِس پٮ۪ٹھ واریاہ تِتھۍ چیٖز آسان آ یِم مولوی صٲبنہِ تھرٛوٗ ڈِسکَس چھِ یِوان کَرنہٕ عوامَس تامَتھ یِہٕنٛز خبر چھِ واتناونہٕ یِوان عوام چھُ یِوان بہٕ وَنہٕ روشنی چھِ یِوان ترٛاونہٕ تِمَن تِمن موضوٗعن پٮ۪ٹھ یِم سانہِ سماجَس منٛز چھِ اَصٕل چیٖز تہِ آسان خراب چیٖز تہِ آسان خراب نِش بَچنٕکۍ وصٲیِل پٲدٕ کَرنٕچ کَتھ چھِ یِوان کَرنہٕ مذہب کہِ حوال چھِ یِوان شکہٕ شباہ دوٗر کَرنہٕ اَصٕل پٲٹھۍ چھِ یِوان چیٖز سَمجان یہِ چھُ سورُے خۄطبَس منٛز سَپدان سَپدان تہٕ اَمہِ پَتہٕ چھِ یِوان نٮ۪ماز پَرنہٕ یہِ خۄطبہٕ یِم زِیارت یا اگر أسۍ سِکھ بایَن ہٕنٛز کَتھ کَرو گُرودوارا گژھُن لَنگَر چھِ تَتہِ آسان یِمو قٲیِم کٔرمٕتۍ یَتھ منٛز مذہبی داو پیچ چھِنہٕ چَلان کیٚنٛہہ کہِ تِم کَرٕہن لَنٛگر تہٕ پَتہٕ دَپَہن صِرف سِکھ باینٕے یوٚت چھِ کھٮ۪نَس اِجازت نَہ تِژھ تہِ چھنہٕ کٕہٕنٛۍ کتھ کانٛہہ تہِ مذہَبُک اِنسان ہیٚکہِ گُردووارا أژِتھ لَنگر منٛزٕ کھٮ۪تھ چٮ۪تھ تِمَن مٔنٛگِتھ تہٕ تِمَن چھُ باسان اَتھ چھِ تِم کار سیوا وَنان گُردوبٲری زبانہِ منٛز چھِ اَتھ کار سیوا وَنان تہٕ تِم چھِ یہِ کار سیوا کَران تِم چھِ وَنان یہِ کٲم چھِ أسۍ ہیٚرمِس خٲطرٕ کَران یِم أسۍ پٲدٕ کٔرمٕتۍ چھِ یُس أسۍ بَناوَن وول چھُ یتھَے کٔنۍ اگر أسۍ مٔنٛدرَن ہٕنٛز کَتھ کَران چھِ شنٛکھ بجاوان آواز چھِ خاص کَر سُلے سُلے نیران ییٚتہِ عام حالاتَن منٛز چھِ سُلے سُلے آواز نیران شنٛکٕچ آواز پَتہٕ چھُ ییٚتہِ یِوان گنٹی واینہِ ییٚمہِ سۭتۍ اَکھ سُہ ماحول مذہبی ماحول چھُ بَنان یُس نہٕ اَمہِ برٛونٛٹھ یُس یُس پیٖسفُل یُس سکوٗن دَیٚہہ چھُ آسان تَمہِ سۭتۍ چھِ اَکھ تِژھ چیٖز بہٕ ہٮ۪کہٕ ؤنِتھ سُہ سکوٗن یِوان مذہبی سکوٗن یِوان یُس عام طور پے یُس زِنٛدگی منٛز سُہ شور چھُ آسان سُہ چھُ کَم گژھان اِنسانَس چھُ باسان کہِ کُنہِ نتہٕ کُنہِ طٔریٖقہٕ چھُس بہٕ بھگوانَس سۭتۍ مُل کَران یا پاٹھ چھُ یِوان پَرنہٕ یا کِتابَن ہٕنٛدِ پاٹھ وَنہٕ بہٕ یا کَتھا چھِ یِوان پَرنہٕ یا راماین تہٕ بیٚیہِ مہابھارتٕکۍ پَنہٕ چھِ یِوان پَلٹاونہٕ تہٕ تٲریٖخ چھِ یِوان پَرنہٕ یِمن مذہبن ہٕنٛز اَمہِ سۭتۍ چھُ واریاہ حدس تامَتھ اَکھ سکوٗن یِوان یُس نہٕ صِرف روٗحٲنی سکوٗن چھُ سۄ پَتہٕ چھُ یہِ روٗح نٮ۪بر یہِ سکوٗن نیٖرِتھ سٲنِس سماجَس منٛز تہِ پھٔہلان تہٕ اَمہِ سۭتۍ چھُ اَکھ بایی بایی چارٕ قٲیِم روزان تہٕ خاص کَر کٔشیٖرِ ہٕنٛز کَتھ مُسلمان تہِ روزان سِکھ بٲے تہِ روزان ہیٚنٛدۍ تہِ روزان یہِ چھُ سورُے یا مےٚ ووٚن اوٚتامَتھ کرٛسچَن تہِ چھِ ییٚتہِ روزان تِمن تہِ چھُ آتھوارِ دۄہ آسان گژھُن چٔرٕچ تہٕ تِم تہِ چھِ پَنُن حٲضری دِوان آتھوار چھِ تِمَن خٲطرٕ بَڈٕ پایَس وَنہٕ بہٕ پٲکیٖز دۄہ یِوان ماننہٕ ییٚمہِ دۄہ تِم چٔرٕچ چھِ پَنُن حٲضری دِوان تہٕ خاص کَر دُعا کَران پنٕنٮ۪ن پانَن خٲطرٕ تِمَن خٲطرٕ یِم گُزریمٕتۍ چھِ صحت سلام تی خٲطرٕ دُعا منٛگان تہٕ یِتھٕ کٔنۍ وُچھِو تہِ یِم سٲری یہِ مذہبی اِونٛٹ چھِ ییٚتہِ سَپدان بیٚیہِ چھِ واریاہ ڈِسٹِنٛگٹہٕ کیٛونٛکہِ اَکوے مذہب چھُنہٕ کٔشیٖرِ منٛز کیٚنٛہہ یہِ تہِ چھِ الگ الگ مذہبَن ہٕنٛدۍ لُکھ اِکوَٹَے بٲے چارَس سۭتۍ مِلژارس سۭتۍ روٗزِتھ اِکوَٹَے پَنٕنۍ زنٛغدگی کَڈان پَنٕنٮ۪ن پَنٕنٮ۪ن مذہبی جایَن پٮ۪ٹھ گژھان پَنُن پَنُن عقیٖدٕ پالان تہٕ عقیٖدٕ پالنَس سۭتۍ پَنُن سماجٕچ رٮ۪وایت تہِ یعنی قومی قومٕچ روایت تہٕ برقرار تھاوان یَتھ منٛز بٲے چارٕ یَتھ منٛز تٔمیٖز تَمدُن سورُے چھُ اِکوَٹَے یِوان